میٛون ڈیٹ آف برٛتھ چھُ نو اکتوبَر زٕ ساس تہٕ زٕ میٛٲنۍ بیٚنہِ چھِ زامٕژ اَٹھووُہ جُلائی زٕ ساس تہٕ ستھ میٛون بوے چھُ زامُت ژوٚوُہ اَگَست کُنوُہ شتھ ناینٹیٖن سیٚونَس مَنٛز میٛٲنۍ فرٛینٛڈ چھِ زامٕژ اَٹھووُہ جوٗن زٕ ساس تہٕ زٕہَس مَنٛز میٛٲنۍ نٔرسِنٛگ چھِ گٔمٕژ زٕ ساس تہٕ زٕتوٚوہ ہَس مَنٛز فلورینس کالیج